واریاہ وجوٗہات چھِ یِمو کِنۍ بَچہِ چھِنہٕ ہٮ۪کان سکوٗل ریگیوٗلَرلی گٔژھِتھ کِہیٖنۍ تَتھ چھُ گۄڈنیُک وَجہ چھُ یہِ کہِ کینٛہہ بَچہِ چھِ تِم کہِ یِمَن نہٕ پَنٛنِس نزدیٖکی ایریاہَس منٛز کٕہٕنۍ تہِ سکوٗل چھُ آسان یعنی اگر گَرِ پٮ۪ٹھ چھِ تِمَن سکوٗل دوٗر آسَان تہٕ تَمہِ کِنۍ تہِ چھِنہٕ ہٮ۪کَان تِم دۄہَے دۄہے سکوٗل گٔژھِتھ کیٚنٛہہ یوٗتاہ بَچہٕ سکوٗل نِش دوٗر چھُ آسان تیوٗتاہ چھُ سُہ کوٗشِش کَرَان کہِ بہٕ گَژھٕ ہا نہٕ دۄہَے دۄہَے سکوٗل کِہیٖنۍ تِکیازِ یوٗتاہ نزدیٖک سکوٗل آسہِ تیوٗتاہ چھُ بَچَس تہِ خۄش کَران تیوٗتاہ چھُ مٲلِس ماجہِ تہِ خۄش کَران کہِ نزدیٖک یوٗتاہ آسہِ تیوٗتاہ ہٮ۪کَان تِم پَننِس بَچَس سوٗزِتھ دوٚیِم یُس وَجہ چھُ کہِ بَچہِ کیٛازِ چھنہٕ سکوٗل گژھان ریٚگوٗلَرلی کیٚنٛہہ دۄہَے دۄہے کیٛازِ چھُنہٕ گژھان کینٛہہ کہِ واریاہَن سکوٗلَن منٛز چھِنہٕ وٕنۍ تہِ ٹرانَسپوٹ فیسَلٹی کینٛہہ یعنی گاڑِ چھِنہٕ تِمو تھایمژٕ کِہیٖنۍ کہِ ییٚمہِ کہِ زَن ییٚمہِ کِنۍ تِم بَچَن ہیٚکن اورٕ یور ٹرانَسپوٹ کٔرِتھ یعنی اگر اَکھ بَچہٕ چھُ روزَن سکوٗل نِش اگر سُہ زٕ کِلوٗمیٖٹَر دوٗر چھُ یا ڈاے کِلوٗمیٖٹَر یا ترٛےٚ کِلوٗمیٖٹَر چھُ دوٗر تہٕ اگر نہٕ گٲڑۍ آسہِ تٔمِس ایٚویلیبٕل کِہیٖنۍ سُہ چھُنہٕ ہٮ۪کان دۄہَے دۄہے سکوٗل گٔژھِتھ کیٚنٛہہ کہِ وۄنۍ چھُ یِم تہِ بیٛاکھ ریٖزَن چھُ سُہ چھُ ییٚتہِ کہِ وۄنۍ اگر وَنو کہِ گَرِ سوزِ گَرِ یا وٕنکیٚن چھنہٕ گَرِ تہِ آسان ہر کانٛہہ فیملی میمبر یا گَرُک بٲژ چھُنہٕ ایولیبٕل آسان کینٛہہ کہِ سُہ تُلِتھ سُہ نی پنٛنِس بَچَس پانٕے سکوٗل وۄنۍ ییٚلہِ پَن پَننہِ طرفہٕ تِمَن پانَس کینٛژن چھُ آفِس آسَان گَژھُن کینٛژھن چھُ آسان باقیَن جایَن گژھُن باقیَن کامٮ۪ن گژھُن تمہِ سۭتۍ تہِ چھُنہٕ ہٮ۪کان سُہ پَننِس بَچَس وقتَس پٮ۪ٹھ سکوٗل نِتھ کینٛہہ گوٚو ییٚمہِ ساتہٕ ٹرانَسپوٹ اوس ایولیبٕل کِہیٖنۍ تہٕ بَچہِ چھُ پانے سکوٗلا یُس چھُ تَمہِ نِشَن دوٗر روزان سُہ چھُنہٕ رِگیولَرلی ہٮ۪کان سکوٗل تہِ گٔژھِتھ کِہیٖنۍ بیٛاکھ اَکھ ریٖزَن چھُ یہ تہِ کہِ یِم یُس مول موج چھُ آسَان سُہ چھُ کُنہِ جایہِ یِم ؤرکِنٛگ پیرَنٹٕس چھِ آسَان یِم کٲم چھِ آسَان کَرَان تِم تہِ چھِنہٕ ہٮ۪کَان نہٕ ایوری ڈے پنٛنِس بَچَس سکوٗل نِتھ تہٕ أنِتھ کِہیٖنۍ گوٚو تمہِ کِنۍ تہِ چھُنہٕ ہٮ۪کَان اگر نہٕ گاڑِ ہٕنٛز سٔروِس آسہِ کِہیٖنۍ ٹرانسپوٹٕچ سٔروِس اگر نہٕ کِہیٖنۍ آسہِ تہٕ تِم تہِ چھُنہٕ پنٛنِس بَچَس ہٮ۪کَان نِتھ کِہیٖنۍ یا کُنہِ ساتہٕ چھُ أکِس پیرَنٹس چاہے مول آسہِ یا موج آسہِ تِم اگر گورمنٹ کِس کُنہِ تہِ سٮ۪کٹَرَس منٛز کٲم آسان کَرَان تِمَن چھُنہٕ ٹرانسفَر گژھان اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ تہٕ ییٚمہِ یَتھ جایہِ تِمَن ٹرانسفَر گوٚو تَتھ جایہِ اگر نہٕ نزدیٖک کانٛہہ سکوٗل آسہِ کِہیٖنۍ تَمہِ کِنۍ تہِ چھُ بَچہٕ سفر گژھان تمہِ کِنۍ تہِ چھُنہٕ سُہ ہٮ۪کان دۄہَے دۄہے سکوٗل گٔژھِتھ کِہیٖنۍ یا ونۍ اگر تٔمِس تَتھ جایہِ ٹرانسفَر گوٚو ییٚتیٚن نہٕ سکوٗل آسہِ کِہیٖنۍ تَمہِ سۭتۍ تہِ چھُنہٕ ہٮ۪کان سُہ بَچہِ پَننِس بَچَس سُہ پرٛوپَر اٮ۪جوُکیشَن دِتھ کِہیٖنۍ گوٚو یہِ تہِ چھُ اَکھ ریٖزَن روزَان تہٕ بیٛاکھ اَکھ ریٖزَن یُس چھُ سُہ چھُ یہِ تہِ کہِ وٕنکٮ۪ن چھُ تعلیٖم ہِنٛدۍ یِم خرچہِ چھِ تِم چھِ واریاہ زیادٕ اَکھ مول موج اَکھ نارمَل مول موج سُہ چھُنہٕ ہٮ۪کَان تِم چیٖز اٮ۪فٲڈ کٔرِتھ کیٚنٛہہ سُہ چھُنہٕ ہٮ۪کن پرٛیویٹ سکوٗلَس منٛز پنٛنِس بَچَس دٲخلہ کَرنٲیِتھ کِہیٖنۍ تِکیازِ تَتھ چھُ فی آسان واریاہ زیادٕ تہٕ یِم وٕنکٮ۪ن اخراجات چھِ بَچَن ہٕنٛدۍ تِم چھِنہٕ سُہ ہٮ۪کان پوٗرٕ کٔرِتھ کینٛہہ وٕنکٮ۪ن چھُ چاہے گورمنٛٹ سکوٗل چھِ چاہے سر یِم چھِ پرٛیویٹ سکوٗل چھِ وٕنکیٚن چھِ واریاہ زیادٕ خرچہٕ آسَان أکِس بَچَس تہٕ مول موج کوٗشِش کَرَان پَنٛنہِ طرفہٕ کہِ سُہ دِی تٔمِس پراپَر ایجوُکیشَن سُہ کۍ تُلۍ تم سٲری خَرچہِ بَچہِ سٕنٛدۍ مگر یِم وٕنکٮ۪ن کِس وقتَس منٛز چھِ تمہِ کِنۍ چھُنہٕ ہٮ۪کان سُہ تِم سٲری اخراَجات تُلِتھ کینٛہہ تِم سٲری خرچہٕ پوٗرٕ کٔرِتھ کیٚنٛہہ ییٚمہِ کہِ زَن بَچہِ چھِ تِم چھِنہٕ ہٮ۪کان رُگوٗلَر سکوٗل گٔژھِتھ کینٛہہ یا ایٚویرنٮ۪س چھِ یا موسم چھُ ہے تہٕ یَس کٔشیٖر منٛز یُس موسَم چھُ سُہ چھُ آسن زیادٕ وَندٕ کالُک موسم یُس ییٚتیُک موسَم چھُ سُہ تہِ چھُنہٕ ایلو کَرَان کینٛہہ بَچَن کہِ تِم گَژھن دۄہے دۄہَے سکوٗل یا اگر روٗد چھِ ییٚتہِ پٮ۪وان تہٕ تَمہِ کِنۍ تہِ چھِنہٕ ہٮ۪کان بَچہِ گٔژھِتھ ایوری ڈے سکوٗل کِہیٖنۍ کہِ گاڑٮ۪ن ہٕنٛز چھِ پرابلِم گژھان یا وَتن منٛز چھُ آب چھِ سڑکَن منٛز جمع گژھان تمہِ گِنٛدۍ چھِنہٕ ہٮ۪کان تِم دۄہَے دۄہے سکوٗل گٔژھتھ کِہیٖنۍ یا یُتے یوت نہٕ کیٚنٛہہ اِنفراسٹرٛکچَر اگر وٕچھو گورمِنٹ سکوٗلَن ہُنٛد سُہ تہِ چھُنہٕ تَمہِ حِسابہٕ ٹھیٖک کینٛہہ کہِ اکھ پیرنٛٹ اَکھ مول موج کَرِے یہِ کہِ تم سوزن پَننِس بَچَس سکوٗل ییٚلہِ تِم وٕچھَان چھِ تَتہِ چھُنہٕ سُہ اِنفراسٹرٛکچَر کینٛہہ سُہ ماحول چھُنہٕ کینٛہہ تَمہِ کِنۍ تہِ چھِنہٕ ہٮ۪کَان تِم پَننِس بَچَس دۄہَے دۄہے سکوٗل سوٗزِتھ کِہیٖنۍ یا اگر شیٖن آسہِ تہٕ شیٖن وَندٕ کالَس منٛز چھُنہٕ بِلکُل ہٮ۪کَن کِہیٖنۍ وَتہٕ چھُ بنٛد آسَان ٹرانسپوٹ چھُنہٕ آسَان پیدَل چھِنہٕ ہٮ۪کان لٔکھ گٔژھِتھ کِہیٖنۍ تَمہِ سۭتۍ تہِ چھِ ہٮ۪کَان تِم یہِ سُہ اِنفراسٹرکچَر اگر وٕچھو سکوٗلَن ہُنٛد چھُنہٕ تیوٗتاہ مضبوٗط چھُنہٕ آسان کیٚنٛہہ کہِ تِم ہیٚکن بَچَن یا تِم ہیٚکٮن تِمَن فیسَلٹیٖز پروایِڈ کٔرِتھ سُہ گوٚو یہِ کہِ اگر گَرم چھُ تِمَن سکوٗلَن منٛز آسان اے سی یا فین آسان لَگٲیِتھ ییٚمہِ سۭتۍ بَچہٕ کَمفٲٹیبٕل روزِ یا اگر وۄنۍ سردی چھُ تہٕ تیٚلہِ تہِ چھُنہٕ گرمی ہُنٛد کانٛہہ مۄکل اِنتظام آسَان کِہیٖنۍ ییٚمہِ کہِ زَن مٲلِس ما چھِ واریاہ خدشہٕ آسَان پَنٛنہِ جایہِ پَنٕنُن بَچہٕ کُنہِ تہِ جایہِ سکوٗل ترٛاونَس سُہ چھُ پرٮ۪فَر کَرَان کہِ موسمہٕ مُطابِق یا اِنفراسٹرٛکچَر مُطابِق یا ٹرٛانَسپوٹ مُطابِق سُہ چھُ کوٗشِش کَران کہِ پَنُن بَچہِ پَتہٕ پانسٕے نِش تھاونَس تہٕ یِم چھِ کیٚنٛہہ مین ریٖزَنٕز یا یِم أسۍ وَنو کینٛہہ وجوٗہات چھِ یِم کِنۍ یِمو کِنۍ نہٕ اکھ پیرَنٹ اَکھ مول موج یُس چھُ سُہ چھُنہٕ پَننِس بَچَس ایٚوری ڈے ہٮ۪کان سکوٗل تہِ سوٗزِتھ کِہیٖنۍ یا بَچہِ تہِ چھُ پنٛنہِ جایہِ پَتہٕ کوٗشِش کَران کہِ بہٕ بیٚہمہ ہہ گَری کیٛازِکہِ اَکہِ دۄہ اگر بَچَس ہَفتَس منٛز کہِ کُنہِ تہِ وجہ وَرٲے کُنہِ تہِ ریٖزَن وَرٲے تٔمِس اگر گَرِ پیوٚو بِہُن تہٕ دویمہِ دۄہ چھُ سُہ بَچَس تہِ چھُ پَتہٕ پَنٛنہِ جایہِ یہِ باسَان کہِ نہ مےٚ چھُنہٕ ضروٗری دۄہے دۄہے سکوٗل گژھُن کینٛہُہ سُہ تہِ چھُ کوٗشِش کَرَان گر بہٕ اَکہِ دۄہ گوس بیٚکہِ دۄہ گژھ ہہ نہٕ کینٛہہ